گورمٮ۪نٛٹَن چھُ وارِیاہ سِکیٖم کَڑِمژٕ سہوٗلیِت کَڑِمَژٕ اِنسانَن خٲطرٕ مگر یِم غریٖب چھِ آسان یا اَن پَڑھ اِنسان تِمَن چھَنہٕ بِچارٮ۪ن پَیی لَگان تَتھ چھُکھ آسان تیُتھ سُہ پرٛوسیٖجر ترٛوومُت سُہ بوڈ قٕصہ غریٖبَس تہٕ أکِس اَن پَڑس اِنسانَس چھُنہٕ سُہ سَمٕجھ یِوان کِہیٖنۍ پَتہٕ چھِ لوٗکھ مجبوٗر آسان پرٛیویٹ ہَسپَتالَن گژھنَن نَتہٕ چھِنہٕ تِمَن آسان ضوٚ مطلب تیٖژاہ آمدٔنی تِم گژھہن تِم چھِ آسان مجبوٗری تور دپان بہتر چھِ پرٛیویٹسٕے نِش گژھُن جلدی گژھِ فرق اگر رۄپیہِ دَہ لَگن جلدی گژھِ فرق